مےٚ اوٚن زٕ ژور دۄہ برونٹھ نووا ٹرمر فلپ کاٹ پٮ۪ٹھ ییٚلہِ مےٚ یہِ فلپ کاٹس پٮ۪ٹھ وٕچھ امیچ شکل ییٚلہِ مےٚ فلپ کاٹس پٮ۪ٹھ وٕچھ یہِ باسیٚو مےٚ واریاہ زیادٕ اصٕل اتھ امیکۍ ٲسۍ ویڈیو پیڈیو دِتھ یہِ باسیٚو مےٚ واریاہ زیادٕ اصٕل مگر ییٚلہِ مےٚ یہِ فلپ کاٹ پٮ۪ٹھ آڈر کوٚر ییٚلہِ یہِ گرٕ آو امیُک یہِ سامان مےٚ ملیو یہِ اوس وارایاہ بُرٕ حالتس منٛز اوس یہِ واریاہ سامان تیٚمہِ پتہٕ ییٚلہِ مےٚ یہِ سامان کھوٗل اتھ سامانس منٛز مےٚ ییٚلہِ وٕچھ ٹرمر یہِ اوس واریاہ خراب حالتس منٛز تمہِ پتہٕ اوس اتھ فلپ کاٹس پٮ۪ٹھ ہٲیتھ اتھ ہسا نیرٮ۪ن بیٹری زٕ گنٚٹہٕ مگر ییٚلہِ مےٚ یہِ گرِ وۄنۍ چلوو اتھ درٛٲے ٹوٹل پانٛژ دہ منٹ دراے اتھ ٹوٹل تہٕ یہِ گوٚو اتھۍ سۭتۍ بہہ بییٚہِ ییٚلہِ فلپ کاٹس پٮ۪ٹھ یِم مےٚ یِم ویٖڈیِو وٕچھۍ یہِ ہسا چھُ ڈٲڑ کران پلین بییٚہِ چھُ یہِ تیز اصٕل پکان چارٕچ تہِ چھُ یہِ جلدی گژھان مگر ییٚلہِ مےٚ یہِ گرِ چلوو یہِ پھسیو شیو کران کران پھسیو یہِ تہٕ اتھ یِم پننہِ بلیڈس آسہٕ تِم گیۍ ختم بییٚہِ ییٚلہ مےٚ یہِ چارٕجن پٮ۪ٹھ لوگ یہِ اوس واریاہ لوٚت چارٕج گژھان امہِ مۄکھ چھُس بہٕ تمامن ونان یُس یہِ نووا ٹرمر چھُ یہِ أنۍزٮ۪و نہٕ کینٛہہ اتھ چھِ واریاہ زیادٕ خرٲبی آسان بییٚہِ چھِ امیچ پیکنگ تہِ واریاہ زیادٕ خرٲبی آسان یہِ چھُ چلان تہِ واریاہ خراب پٲٹھۍ